السَلامُ عَلَیکُم کٔشیرِ منٛز اوس برونٛہہ کالہِ پٮ۪ٹھٕے کانٛہہ تہِ چیز گَرے وونُک بَناونُک سَجاونُک رَسمو رِواج تہٕ بنیان وونُن یا پَلو سٕوٕنۍ اَتھ منٛز اوس وارِیاہَن زَنانَن ہُنٛد اِنٹرَسٹ وارِیَاہ خَواتین چھِ تِم یِم کَصب چھِ یِژھان تھاوُن پَننے گَرِ گَر زُکایَت چھُ کہِ تِم گَژھن نہٕ ڈِپِنڈِنٹ روزنہِ کِہینۍ یِتھ پٲٹھۍ بنیان مَفلَر ٹوپۍ اَتھ پَنج یا مَسہِ وۄنہٕ خٲطرٕ چھِ اَکھ ییر لَگان پَن چھ لَگان ییر موٚٹ چھُ آسان بَڑٕ وولُک آسان بَنیومُت تہٕ اَکھ چھِ ییر لَگان تہٕ بیٚیہِ چھِ سَلیہِ لَگان اَجہِ سَلیہِ چھِ اَلمونِیَم چہ تہٕ اَجہِ چھِ سِٹیلو آسان

بیٛاکھ قٕسم درٛاو پَتہ منٛزی کِروَل کٲم کُنہِ پَلوَس پٕلین پَلوَس ڈِزایِن ترٲوِتھ نَکچہِ نِگٲری ترٲوِتھ تمے آیہِ آیہِ وونُن رَنگ تَراوُن پَن تَراوُن رَنگ بہ رَرنگی ڈِزایِن خالٕنۍ یِم زَن تُہۍ آزٕ کشمیر آرٹَس منٛز چھو وُچھان آرِ کٲم بیگَن کٔرِتھ پَردَن کٔرِتھ میز پوشَن چھِ کٔرِتھ کٲم تہٕ سۄ چھِ یِوان کُرِیشی سۭتیٚنٕے کَرنہٕ کُریشی چھِ زٲوِج اَکھ چیز سَلاے ہِش ییٚلہِ یورٕ چھِ تَراونہٕ یِوان کَپرَس منٛز اورٕ چھِ اَتھ پَن یِوان پانَس سۭتۍ پَن خالان پانَس سۭتۍ

مےٚ چھِ باسان یہِ وونہٕ خٲطر چھِ ضُروری کیٚنٛہہ نَتہٕ کینٛژھن چیزَن ہُنٛد یِم چیز اَگَر نہٕ آسَن ایٚولیبٕل

وونُن یوتاہ سہل گَژِھہِ ہا نہٕ کیٚنٛہہ مَگَر یِتھ جٔدید زَمانَس منٛز زٕ ساس ترٛووُہَس منٛز چھِ یہِ ہینٛڈ میڈ کٲم وۄنہِ مِشیٖنَے کَران وۄنۍ چھِ مِشینو ذٔریعے یہِ بنیان یِوان ووننہٕ مَسہِ یِوان ووننہٕ مَفلَر اَتھ پَنج تَمام قسمٕکۍ چیز چھِ مِشینے مین پاوَر گوٚو کَم تہٕ چیز چھِ یِوان وارِیاہ زیادٕ کانٹِٹی منٛز بٔنِتھ بیٚیہ یُس یہِ پَلو سُوٕنۍ تہٕ پَلو بَناوٕنۍ برونٛہہ کَالہِ أسۍ سٕژنہِ سِمپٕل سٕژَن تہٕ پَنداو سۭتۍ پَلَو بَناوان اَتھ آیہِ وۄنۍ مشینہٕ سٕژ مِشین یِتھ وَنان چھِ سۄ چھِ اَلَگ اَلَگ برینڈٕچ اَلَگ اَلَگ کَمپٔنی ہِنٛز اُوشا چھِ اَکھ برینٛڈ بیٛاکھ چھِ کیٚتھام اوشین تہٕ واریاہ واریاہَن برینٛڈَن ہِنٛز چھِ تہٕ یِم چھِ مےٚ چھِ پانَس خۄش گَژھان پَلَو سُوٕنۍ وونُن چھُنہٕ مےٚ زیادٕ تِیوت تَگان کیٚنٛہہ اَلبتہ پَلَو سُونَس منٛز چھِم واریاہ زیادٕ دِلچَسپی امہِ موجوب تاکہِ دۄہ کھۄتہٕ دۄہ یۄس اِنسان سٕنٛز نیڈ چھِ پَلَو لاگنٕچ اَلَگ اَلَگ ڈِزاینٕکۍ پَلو چھِ یِوان تہٕ یِم پَننس ڈِزاینَس منٛز بَناونہٕ خٲطرٕ چھس بہٕ یژھان یہِ قصب پانس تھاوُن بیٚیہِ چھِ کیٚنٛہہ آز خاص طٔریقہٕ یِمو سۭتۍ آزٕ پَلو چھِ سُوان سِٹیپلَرَس سُمب چھِ آمٕژ اَکھ مِشین سۄ چھِ پَلوَن ٹیب دِوان یِژھ اَلَگ اَلگ قٕسمٕچ مِشین چھِ آمژٕ یِم بنیان وونان پَلو سُوان چھِ وارِیاہ زیادٕ فاسٹ پَلو بَناونَس اوس سٲری کھۄتہٕ زیادٕ ٹایم لَگان کَٹِنگ ایٹ اےٚ ٹایِم ہیٚکہِ ہا اَکھ اِنسان اَکُے پَلو کَٹ کٔرِتھ مَگَر تِم تِژھ خاص ٹیٚکنیک چھِ آزٕ جٔدید دورَس منٛز یہِ اِنسان چھُ مِشینَن منٛز فیٚکٹرین منٛز دَرجَن وار پَلو ہیٚکان کَپٹٲیِتھ اکے ساتہٕ بیٚیہ اکے بَریٚکھ سۭتۍ